سرانٹھ واینہٕ خٲطرٕ مطلب سُوِمنگ کرنہٕ خٲطرٕ پَزِ اَسہِ کَرُن کٲم کہِ اَسہِ پَزِ آبَس أندرٕ پَنٕنۍ اَتھن اورٕ یور کَرُن بیٚیہِ زنٛگن تھوڑا اورٕ یور کرُن تَمہِ سۭتۍ ڈُبو نہٕ أسۍ کیٚنٛہہ بیٚیہِ پَزِ اَسہِ تھوڑا آبَس پَتھ کُن دَکہٕ دیُن تَمہِ سۭتۍ تہِ ڈُبو نہٕ أسۍ کیٚنٛہہ تہٕ اَتھو سۭتۍ تہِ گژھِ دَکہٕ دیُن کھورو سۭتۍ تہِ دَکہٕ دیُن تَمہِ سۭتۍ ڈُبو نہٕ أسۍ کیٚنٛہہ